ہیٚلو اسَلامُ علیکُم

بِلکُل حظ

بِلکُل حظ بِلکُل لاگان ہے چھِ کَر چھُ تۄہہِ لگاوُن حظ اَہَن حظ اَتھ چھِ اَتھ حظ چھِ یِوان اتھ چھِ یِوان واریاہ قٕسمہٕ اَتھ چھِ یِوان اَلگ اَلگ کَمپٕنی اَتھ چھِ ریٹ تہِ حظ الگ الگ تہٕ بیٚیہِ چھُ اَتھ وُچھُن کہِ کُس موٹُر چھُ لۅکُٹ چھا لگاوُن کٔژ ہارٕس پاوَر چھُ لگاوُن اَتھ کوتاہ بوٚڈ گَژھِ آسُن سُہ چھُ تُہٕنٛزِ سُہ چھُ تۄہہِ تام حظ تۄہہِ کوتاہ بوٚڈ آسہِ لگاوُن اَہَن حظ بِکُل بِلکُل ٹھیٖک ٹھیٖک کیٚنٛہہ نہ حظ چھُ پرواے سُہ کٔرِو تُہۍ یُس تۄہہِ پنہٕ نِس نٔزدیک آسِوٕ کیٛاہ چھُ وَنان اَتھ یہِ ہاڑوِیَر واڑوِیَر وول حظ یِم یِم کٕنان چھِ یِم موٹَر ووٹَر تھاوَن چھِ یِم اِلیٚکٹرٕک شاپ چھِنا آسان یِم یِم اِلیٚکٹرٕکَل ایٚپلاینسٕز چھِ کٕنان یِمن نِش چھُ آسان موٹر حظ اَیٚولیبٕل تُہۍ وُچھو پانہٕ تۄہہِ کُس کَمپٔنی منٛز چھِوا اَتھ چھِ واریاہ قٕسٕم حظ یِوان مےٚ باس اَہَن حظ یِم چھِ دۄشوَے حظ زَبَردَست یِم چھِ دۄشوَے اصٕل کَمپٔنی تُہۍ وُچھو پانَس تۄہہِ کُس گَژھِوٕ اصٕل پننہِ بَجٹہٕ حِساب اَہَن حظ آ باقٕے اَسہِ تام چھُ لگاوُن حظ اَسہِ کیٛاہ چھُ اَسہِ تام چھُ لگاوُن أسۍ دِمو لٲگِتھ حظ آ کیٚنٛہہ چھُنہٕ پرواے حظ مےٚ کٔرۍزیٚو تُہۍ اَکھ کٔرۍزیٚو تُہۍ مےٚ یہِ ایٚڈرَس ویٚڈرَس پَنُن حظ ٹیکٕسٹ تُہۍ کٔۍزیٚو مےٚ یہِ میٚسیج تہٕ بیٚیہِ ؤنۍزیٚو تُہی مےٚ بَس بہٕ چھُس حظ زیادٕ کھۅتہٕ زیادٕ آ اَکہِ یا اَکھ یا زٕ دۄہ تُہۍ تھٲوِو موٹر أنِتھ موٹر تھٲوِو تُہۍ أنِتھ اَکھ زٕ دۄہ لَگن مےٚ دۄیہِ دۄہہِ بعد ہیٚکہٕ بہٕ کُنہِ تہِ ساتہٕ بہٕ لٲگِتھ ٹھیٖک چھِ حظ

کیٚنٛہہ کِہیٖنٛۍ چھُنہٕ پرواے کِہیٖنٛۍ چھُنہٕ پرواے ہے نا حظ اَکھ چھُ اَکھ چھُ اَتھ موٹَر ووٹَر حظ بیٚیہِ وُچھِو تُہۍ یہِ اَتھ کیٛاہ چھِ وَنان اَتھ کَتہِ پیٚٹھ آسِوٕ تۄہہِ اَتھ پاوَر سَپلے اَنٕنۍ سۄ تار وغیرہ تھٲوِزِہوٚس تُہۍ تۄہہِ آسِوٕ نا پَننہِ آیہِ کَتنَس چھُ اسہِ پُلگ کتنس کیٛاہ چھُ تۄہہِ لَگوِٕ پانَس پےَ تَمے حِساب کہِ اَسہِ کۭژاہ تار لَگہِ تار تھٲوِزہوٚس اصٕل جان پہَم أنِتھ نا یۄس لوڑ ووڑ حظ ژالہِ ٹھیٖک چھا آ تار تھٲوِزہوٚس تےَ تار تہِ أنۍزیٚو حیوٕلز ویوٕلز اصٕل پہَم کَمپٕنی کانٛہہ اَہَن حظ یہِ تھٲوِو تُہۍ یہِ تھٲوِو تُہۍ مٔٹیِٖریَل تھٲوِو تُہۍ أنِتھ موٹر ووٹر أنِو تُہۍ پَننہِ بَجَٹہٕ حِساب یا یۄس تۄہہِ کَمپٕنی گَژھِوٕ باسوٕ مُنٲسِب آ تُہۍ تھٲوِو سُہ موٹَر ووٹر أنِتھ باقٕے اَسہِ تام چھُ لگاوُن اَسہِ تام چھُ فِٹ کَرُن أسۍ دِمہو تۄہہِ سُہ کٔرِتھ کِہیٖنٛۍ چھُنہٕ پرواے تَتھ گٔے گارَنٹی ٹھیٖک چھا چلو مےٚ کٔرۍزیٚو پَنٕنۍ پَنُن ایٚڈرَس ویٚڈرَس کٔرۍزیٚو مےٚ سیٚنٛڈ ٹھِی ٹھیٖک چھا اَہَن حظ اَہَن حظ بِلکُل اَدٕ حظ چلو اسلامُ علیکُم